یاور احمد تُہۍ ؤنتو تُہۍ کتہِ چھِو روزان تہٕ پننِس ڈرسٹرکٹس منٛز متعلق ؤنتو مےٚ کینٛہہ کتھہٕ جوراہ جناب بہٕ چھُس روزان بُگامہِ یُس کۄلگٲمۍ ضلعس منٛز اکھ گام چھُ نزدیٖکے چھُ زیادٕ دوٗر تہِ چھُنہٕ کینٛہہ سُہ اگر أسۍ ضلعٕچ کتھ کرو پننہِ ضلعٕچ اگر کتھ کرو أسۍ یہِ ضلعہٕ چھُ واریاہ خوبصوٗرت یتھ منٛز چھُ اکھ دریاو یُس برونٛٹھ کُن پتہٕ جہلِمس سۭتۍ چھُ رلان امہِ دریاوُک اگُر اگر وٕچھو سُہ چھُ نیٚران ییٚتہِ کونثر ناگہٕ پٮ۪ٹھ تتہِ پٮ۪ٹھ چھُ یہِ وسان اتھ منٛز چھِ پتہٕ واریاہ آب واریاہ کۄلن ہُنٛد کٲشر پٲٹھۍ آب رلان اتھ منٛز چھِ کۄلگٲمِس منٛز چھِ اکھ اگر صوٗفی بُزرگ وٕچھو أکِس صوفی بُزرگ سُنٛد پیدٲیش چھِ اتی گٔمٕژ ییٚمِس ناو چھِ ونان کٲشر پٲٹھۍ چھِ ونان علم دارِ ملکِ کشمیٖر شیخ نور الدین نورانی رحمہ اللہ علیٰ بییٚہِ چھُ بیاکھ تہِ یُس سِمنان پٮ۪ٹھ چھُ آمُت سُہ چھُ أتی اتی چھُ تٔمۍ سُنٛد رہٲیِش گاہ اتی چھُ سُہ لاسٹس دفن آمُت کرنہٕ یٔمۍ سُنٛد ناو چھُ سعید سمنان رحمتہِ اللہ تعالیٰ علیٰ کۄلگٲمس منٛز چھ زٕ ہتھ تہٕ تُرٚ ستتھ گام بییٚہِ چھِ تعصیٖل الہٕ پلہٕ ستھ گۄلگوم چھُ واریاہ زیادٕ بوٚڑ ڈرسٹرکٹ تہِ چھُنہٕ کینٛہہ مگر ڈرسٹرکٹ چھُ مین چھُ ٹھیٖک لگ بگ اتھ منٛز چھِ واریاہ یہِ بُلاک وٕلاک تہِ چھِ اتھ منٛز بییٚہِ چھِ مین یہے ویٚشو دریایہ ویٚشو دریاے ویٚشو چھ یہِ چھُ بوٚڑ بارٕ ویٚشو